ہیلو السلام علیکُم مےٚ سہ اوس اوٚنمُت پینَسونِک کَمپٔنی ہُنٛد رایس سُہ اوس واریاہ اَصٕل واریاہ زیادٕ تیٚمیٚک لُک تہِ اوس بَڑٕ بہتریٖن سٲری ٲسۍ وٕچھان دَپان ٲسۍ یہِ یہِ کمہِ کَمپٔنی ہُنٛد رایس چھُ أسۍ تہِ ہٮ۪مہٕ ہَو بَتہٕ اوس بَڑٕ تَتھ منٛز اَصٕل گژھان کھیوٚن لایق گژھان وٕچھُن لایق گَژھان سَجہِ وُن گژھان بَڑٕ اَصٕل بَتہٕ اوس تَتھ منٛز بَنان یُس تہِ کھٮ۪وان اوس مےٚ باسان بَتہٕ چھِ میوٗٹھ أسی تہِ اَنو یِہَے رایس تِم ٲسۍ واریاہ کوٗشِش کَران دَپان ٲسۍ أسۍ تہِ اَنہو یُتھُے رایس یُتھُے رایس بحرحال أڑۍ چھِنہٕ ہٮ۪کان اِفٲٹ کٔرِتھ کِہیٖنۍ أڑۍ چھِ اَنان أڑۍ چھِنہٕ اَنان اَڑٮ۪ن چھُ آسان اَمِچ یہِ ہٮ۪کان أنِتھ أڑۍ چھِنہٕ ہٮ۪کان أنِتھ چَلو بحرحال مےٚ اوس واریاہ پَسنٛد بہٕ چھ س ؤنۍ تہِ یِم چیٖز کَران لایِک بہٕ چھس دَپان أمی کَمپٔنی ہُنٛد تُل ہَہ بہٕ ہَر کانٛہہ چیٖز کیازِکہِ یہِ کَمپٔنی چھِ واریاہ اَصٕل مےٚ آو بَڑٕ پَسنٛد یِم کَمپٔنی ہنٛد کانٛہہ تہِ چیٖز مےٚ وٕچھ اَمِکۍ واریاہ چیٖز ٹی وی وٕچھ مےٚ باقی چیٖز تہِ وٕچھ مےٚ مگر رایس آو مےٚ زیادٕ پَسنٛد حظ کیازِکہِ اَتھ منٛز چھُ بَتَس اَلگٕے ٹیسٹ آسان یہِ چھِ اِنسان بَتہٕ کھٮ۪تھ باسان کینٛہہ کھیو تہٕ نَتہٕ چھِ کھٮ۪وان بَتہٕ أسۍ لیٚجہِ منٛز تہِ ہُتھ منٛز تہِ باقیَن چیٖزَن منٛز تہِ مگر یُس اَتھ منٛز أسۍ بَتہٕ چھِ رَنان یہِ چھِ دِوان اَکھ چھِ ونان سُہ پھَمبہٕ ہیوٗ بَتہٕ یَتھ أسۍ وَنان چھِ یہِ چھِ تیُٚتھُے بَتہٕ آسان تہٕ بہٕ چھس یَژھان کہِ بہٕ یَژھٕ ہَہ ان ہَہ تہنٛدی کَمپٔنی تھرٛوٗ واریاہ چیٖز تہٕ کیازِکہِ یِم چیٖز چھِ واریاہ اَصٕل بیٚیہِ چھِ درٛاے تَتھ ٹایم تہِ درٛاو تَتھ کٲفی تَتھ درٛاے سَتھ ٲٹھ ؤری سُہ اوس اَصٕل چیٖز تہِ اوس اَصٕل سُہ اوس پاوَر سیوِنٛگ تہِ اوس لُکِنٛگ بٮ۪سٹ تہِ اوس سورُے اوس تَتھ تہٕ منٛز تَتھ رایسَس منٛز تہٕ یہِ آے مےٚ پینَسونِک کَمپٔنی تُہٕنٛز بَڑٕ پَسنٛد اِنشاء اللہ ییٚلہِ تہِ أسۍ کانٛہہ چیٖز اَنو أسۍ اَنو پینَسونِک کَمپٔنی ہُنٛد کیازِکہِ مےٚ باسے ریلی یِم چیٖز اَصٕل أم چھِ لُکھ کَران لایِک کیازِکہِ یِمَن منٛز چھِ سُہ بہتری یُس لُکھ چھِ ہٮ۪کان وٕچھِتھ یا لُکھ چھِ ہٮ۪کان مطلب تِمَن یہِ ضوٚرَتھ چھِ آسان نیٖڈ چھِ آسان سُہ چھِ گژھان اَتھ منٛز بَرابَر اَمِکۍ شو تہِ چھِ اَصٕل آسان لُکِنٛگ اَصٕل آسان تہٕ اِسلیے چھس بہٕ کَران ؤنۍ تہِ چھس بہٕ کَران کوٗشِش اِنشاء اللہ یا پینَسونِک یہِ بہٕ چھس کَران آڈَر یا چھس بہٕ دُکانَس پٮ۪ٹھ تہِ ییٚلہِ بہٕ گژھٕ کُنہِ جاے بہٕ چھس کَران لایِک یِہَے پینَسونِک کَمپٔنی ہُنٛد چیٖز تہٕ بہٕ چھس یَژھان یِہَے اَنُن چَلو شُکریہ